وعلیکُم سَلام تُہۍ چھُو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھی اے شُکُر خۄدایَس کُن تُہۍ چھُو ٹھیٖک حضرات اَسہِ حظ کوٚر یورَے وٕنۍکٮ۪ن فون تُہۍ چھُو نہٕ گۄڈٕ وَنان تۄہہِ کَریومو اوترٕ تہِ فون تُہۍ چھُو نہٕ یورٕ کیٛاہ کوٚروٗ تۄہہِ وَنہِ تۄہہِ آیہِ وۄنۍ برابٔدی کِنۍ نہ اچھا ٹھیٖک تہٕ تُہۍ ؤنۍتو مےٚ تۄہہِ کھٔژوا کوٗر ووٗر پَسنٛد اَصٕل پٲٹھۍ ٹھیٖک آ محدیٖن صٲبَس کھوٚت پَسنٛد تٔمِس کیٛاہ وَنہٕ وُن چھِ تہٕ گَرٕ تہِ کھوٚت پَسنٛد اچھا تُہۍ ؤنۍتو مےٚ یہِ کیٛاہ چھِ اَتھ وَنان ڈِمانٛڈ وِمانٛڈ کیٛاہ چھِ آ ڈِمانٛڈ مہ چھُ کیٚنٛہہ نہ پگاہ گوٚو نہ نہ یورٕ چھَنہٕ کیٚنٛہہ کورِ طرفہٕ ہِنٛدۍ چھَنہٕ ڈِمانٛڈ کیٚنٛہہ پگاہ گٔژھِو نہٕ تُہۍ وَنٕنۍ کیٚنٛہہ ڈِمانٛڈ وِمانٛڈ کیٛازکہِ یہِ چھِ آسان گۄڈٕنٮ۪تھٕےتھاوٕنۍ کَتھ کٔرِتھ تہِ پگاہ گٔژھ نہٕ تِژھ کَتھاہ گژھٕنۍ پَنٛداہ لچھ رۄپیہِ اے نہٕ حظ سُہ حظ گژھِ واریاہ یِم کَتہِ اَنَن یِم چھِ غریٖب یِم حظ ییٖتیٛاہ نہٕ سُہ حظ چھِ سُہ حظ چھِ حقیقت یہِ چھِ سُہ چھِ حقیقت یہِ چھِ پنٛداہ لَچھ تۄہہِ ووٚنوٗ ٹھیٖک بہٕ چھُس مٲنِتھ مگر پنٛداہ لَچھ ما گژھِ یہِ تۄہہِ وۄنۍ ٹھیٖک باسیو تَمہِ حساب ؤنو تُہۍ یا بیٚیہِ اکھ گوٚو یہِ ڈِمانٛڈ چلو وَلہٕ بہٕ وَنَکھ تہٕ مےٚ پے نہٕ فرق کٕہۭنۍ تہِ ونٛنَس منٛز بہٕ وَنَکھ یِم چھِ وَنان پنٛداہ لَچھ رۄپیہِ بیٚیہِ ما چھِ کیٚنٛہہ

ٹھیٖک ٹھیٖک اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ یہِ ؤنۍتو تُہۍ مےٚ نِشانہِ ہُنٛد کیٛاہ چھُو تُہۍ وَنان تھَپھ ترٛٲیوٕ گۄڈٕ چھِ ترٛاوٕنۍ تھَپھ وَپھ تہٕ پَتہٕ نِشانہِ ہُنٛد تہِ مَسلہٕ تہِ یہِ کٔتۍ نَفر اچھا شیٹھ نفر یِیِو تُہۍ نِشانہِ پٮ۪ٹھ اچھا ٹھیٖک تَمہِ کیٛاہ چھُو تُہۍ وَنان خانٛدرُک کیٛاہ چھُو تُہۍ وَنان خانٛدر کر کیٛاہ کٔرِو شےٚ رٮ۪تھ بٲدۍ سُہ حظ گَژھِ جلدی یوٗتاہ مہ گَژھِ جلدی یِمَن تہِ چھِ اٮ۪رینٛجمٮ۪نٛٹ کَرٕنۍ یَپٲرۍ چھُو تُہۍ وَنان شیٹھ نَفر یِمو أسۍ سُہ مہ چھِ جوک کتھا نہ نہ نہ نہ نہ ڈٔکراوٕنۍ چھَنہٕ کَتھ مَسلہٕ چھُنہٕ سُہ چیٖز مَسلہٕ چھِ یہِ مہ چھِ زبانہِ پھِرُن دَہن نَفَرن ہُنٛد ہٮ۪کہِ اِنسان اٮ۪رینٛجمٮ۪نٛٹ کَرٕنۍ اَتھ لَگہِ شیٹھ نَفَر چھِ یَپٲرۍ چھُو تُہۍ ڈِمانٛڈ کَران پنٛداہ لَچھ رۄپیہِ واشِنٛگ مِشیٖن سُپلٮ۪نٛڈَر بایک ہُہ یہِ یہِ ما چھِ یِتھَے کٔنۍ وٕچھُن اے بہٕ ہسا چھُس مانان نیٚچوٗ نیٚچوٗ چھُ مُلٲزِم مےٚ کَتہِ سا ووٚن نیٚچوٗ چھِنہٕ مُلٲزِم تالہِ پٮ۪ٹھ اَسہِ ہَسا مون نیٚچوٗ چھُ مُلٲزِم مگر یہِ چھُنہ وٕچھُن گۄڈٕ تِمَن سۭتۍ تہِ کَتھ باتھ کَرٕنۍ تۄہہِ کوٚروا معلوٗم مطلب پانہٕ تہِ کوٗر کِژھ کیٛاہ چھِ تۄہہِ آیوا برابٔدی گۄڈٕ

چلو سُہ چھُ حقیقت غلط وَنو نہٕ أسۍ تہِ کیٚنٛہہ چلو بہٕ ونَکھ نا بیٚیہِ تویتہِ یِتھ کٔنۍ چھِ مسلہٕ تہٕ یِم چھِ وَنان یِتھ کٔنۍ پنٛداہ لچھ ووٚنوٗ تۄہہِ بیٚیہِ ووٚن تۄہہِ بایِک وایِک ہُہ یہِ سُپلٮ۪نٛدر واشِنٛگ مِشیٖن بٮ۪ڈ وَنَکھ بہٕ بیٚیہِ چھُ یہِ نِشانہِ پٮ۪ٹھ چھُو تُہۍ وَنان شیٹھ نفر یِمو أسۍ شیٹھ نَفر سُہ روزِ بہتر تیٚلہِ تُہۍ کیٛاہ چھُو وَنان تَتھ متعلق آ سُہ چھُ تیٚلہِ بہتر سُہ چھُ بہتر کِہیٖنۍ تہِ نہٕ چلو سُہ تہِ حظ چھِ ٹھیٖک تہٕ بہٕ وَنکھ وۄنۍ بَتَس پٮ۪ٹھ یِیِو تُہۍ نِکاح نِشٲنۍ کَرو تیٚلہِ تُہۍ چھُو وَنان شیٹھ نفر یِمو اِنشاء اللہ یِمو أسۍ جلدی آ مےٚ باسان تی کَرو أسۍ سَمکھو بیٚیہِ کَرٕ بہٕ نِکِس سۭتۍ تہِ کَتھ بیٚیہِ تھاو بہٕ تِمَن یِم یِم کَتھٕ ؤنِتھ بہٕ وٕچھ کِہیٖنۍ تہِ نہٕ چلو ٹھیٖک چھِ تیٚلہِ حظ سَمکھو تیٚلہِ اِنشاء اللہ چھُنہٕ حظ ٹھیٖک آد سا چلو سلامُ علیکُم